ہٮ۪لو اَسَلامُ علیکُم وعلیکُم اسلام چھِو حظ ٹھیٖک پٲٹھی اہن حظ آ شُکُر الحمدُاللہ اہَن حظ اہَن حظ کٔرِو حُکُم ٹھیٖک اچھا ٹھیٖک ٹھیٖک تُہۍ کم ہی پیشَنٹ چھُو مےٚ چھُنہٕ اٮ۪کچُلی یاد پٮ۪وان کِہیٖنۍ اچھا ٹھیٖک ٹھیٖک چلو ٹھیٖک پیوٚو مےٚ یاد ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک پَتہٕ وۄنۍ چھا باسان کیٚنٛہہ فرق کِنۍ زیادٕ فرق روٗز نہٕ کہیٖنۍ اٮ۪کچُلی چھُنَہ حظ یہِ ییٚلہِ تۄہہِ یہِ چھُو تۄہہِ تھوڑا بہت پرٛابلِم اَتھ چھُ مٮ۪ڈِکیٚشَن ضُروٗری اَتھ گَژھِ پَنُن یہِ کَنٹِنیوٗ کَرُن کورُس تہٕ یِس ٹایمَس تۄہہِ بہٕ وَنہو کورُس چھُ کَرُن سُہ چھُ کَنٹِنیوٗ کَرُن ٹھیٖک چھا تہٕ پٕلَس پٕلَس چھُ تھوڑا ڈایٹَس پٮ۪ٹھ تہِ دھیان دیُن یہ چھِ کمزوٗری سۭتۍ تہِ چھِ گژھان تھوڑا بہت پرٛابلِم تہٕ پَنُن ڈایِٹ پٕلان یُس تۄہہِ مےٚ وَنہو بہٕ کَرٕہو پَنُن ڈایِٹ پٕلان تہِ تۄہہِ فاروٲڈ کیٛاہ آسہِ تۄہہِ مےٚ کٔمِس پیشَنٛٹَس خٲطرٕ کیٛاہ ڈایٹ پلان چھُ تھوٚمُت تہِ تہِ وَنہو بہٕ تۄہہِ تہِ چھُ تھوڑا بہت خیال تھاوُن تہٕ پٕلَس چھِ بیٛاکھ اَکھ اِمپاٹَنٛٹ کَتھ نِنٛدٕر چھُوا تۄہہِ کَران ٹھیٖک نِنٛدٕر چھُ تۄہہِ ضُروٗری کَرٕنۍ اَصٕل ٹھیٖک چھُ کیٚنٛہہ نَہ حظ چھُنہٕ سُہ چھُ تۄہہِ مگر یوٚتام تھوڑا بہت چھُ مَجبوٗری تَمِچ ضُروٗری چھِ یِمَن چھِ کیٚنٛہہ سایڈ اِفٮ۪کٹٕس تہِ آسَن تہٕ تَمہِ سۭتۍ چھِ گژھان تھوڑا پرٛابلِم مگر سُہ چھُنہٕ تیٖژ تہِ بٔڑ پرٛابلِم کینٛہہِ کہِ سُہ گَژھِ نہٕ پَتہٕ یہِ یا تَمہِ سۭتۍ گَژھِ پَتہٕ کیٚنٛہہ تِژھ ہِش برٛونٹھ کُنَتھ تہِ پرٛابلِم سُہ چھُ کیٚنٛہہ ٹایمس خٲطرٕ ڈِسٹٲرٕب کَران اِنسانَس مگر کَلٕچ یہِ اٮ۪م آر آی یَس منٛز پرٛابلِم ہٲیِتھ تھوڑا تہٕ یوٚتام یہِ کَلٕچ پرٛابلِم گژھِ ٹھیٖک توٚتام چھُو تۄہہِ دوا کَرُن کَنٹِنیوٗ چاہے اَگر نِندٕر تہِ کھسہِ کیٚنٛہہ تہِ پرٛابلِم باسہِ تہٕ تیٚلہِ تہِ چھُ دوا کَرُن کَنٹِنیوٗ ٹھیٖک چھا آ تۄہہِ چھُو یُن ضُروٗری تُہۍ چاہے یوٚتنس تُہۍ ییٚمہِ دۄہ تُہۍ فرٛی ٲسِو تہٕ یہِ چھِ ژو ژور بَجے پَتھ کُن چھُ آسان کِلنِکَس پٮ۪ٹھ تہٕ ژور بَجے تام چھُ ہاسپِٹَلٕے آسان تُہۍ ییٚمہِ ساتہٕ تُہۍ فرٛی ٲسِو یَتھ ٹایمَس تُہۍ فرٛی ٲسِو تُہۍ ہیٚکِو ہور ییٖتو یا ہور ییٖتو بہٕ آسہٕ دۄنؤنی جاین ایولیبل سَنٛڈے آسن کٕلنِکَس پٮ۪ٹھٕے فُل دۄہَس اَچھا وۄنۍ ییٖزیو تیٚلہِ توٗرۍ تہٕ چلو کیٚنٛہہ چھُنہٕ بہٕ دِمہٕ نظر کیٛاہ وٕچھو کیٛاہ دٔلیلا اَدٕ حظ چلو اسَلام علیکُم